آ یِتھ پٲٹھۍ أسۍ زَن وٕچھو کہِ وٕنۍکٮ۪نَس چھِ ریٚلجَن مےٚ باسان مین چیٖز یُس چھُ یِوان سُہ چھُ یِوان وٕنۍکٮ۪نَس بِزنِس کِرٛییٹ کَرنہٕ یِتھ پٲٹھۍ أسۍ زَن وٕچھو کہِ مولوی یِم أڑۍ چھِ لاگان واریاہ مولوی أڑۍ سِمپٕل نَفر چھِ ییٚتہِ لاگان مولوی دَپان أسۍ ہسا بَنے مولوی أسۍ چھِ ہُہ یہِ اِمام تہٕ أسۍ کَرو اِمامَتھ گوٚو مگر بہٕ وَنٛنہٕ سٲلِم چھِ آسان کیٚنٛہہ کانٛہہ کانٛہہ چھُ آسان یِتھ پٲٹھۍ کہِ ییٚمِس یہِ خیال چھِ آسان یَتھ چھِ وٕنۍکٮ۪نَس سیاسَت بَنیمٕژ یِتھ پٲٹھۍ زَن وٕچھو کہِ اکھ نَفرا چھِ دپان قسم ہاوان بہٕ کَرٕ ہُہ بہٕ کَرٕ یہِ اَپُزۍ وعدٕ کَران مگر اگر أسۍ وٕچھو گرٛاوُنٛڈ لٮ۪ولہِ پٮ۪ٹھ یِم چھِنہٕ کِہیٖنۍ ؤرٕک کَران گوٚو اَتھ پَزِ دھیان چھِنہٕ وٕنۍکٮ۪نَس گورمٮ۪نٛٹَس یُتھ تہِ وٕنۍکٮ۪نَس نَفر ایریاہَس منٛز آسان یہِ چھُ وَنان أسۍ کَرو ہُہ أسۍ کَرو یہِ مگر ییٚلہِ أسۍ وٕچھان یِم چھُنہٕ بِلکُہ بالکُلٕے چھِنہٕ یِم کِہیٖنۍ کَران گوٚو اَسہِ گوٚو یِم پرٛابلِم چھِ وٕنۍکٮ۪نَس گَژھان وٕنۍ کیٛاہ چھِنہٕ